مےٚ چھُ پوٚرمُت آ بالکل یِمن ساینٹِسٹ ساینٹِسٹن بارن منٛز سکوٗلن منٛز تہِ کالیجن منٛز تہِ یِمن منٛز چھ یِوان سی وی رمن گوٚو اکھ اے پی جی عبدل کلام گوٚو بیٛاکھ مگنین سہا گوٚو بیٛاکھ سری نِواسا راما نوجن گوٚو بیٛاکھ تہٕ بیٛاکھ گوٚو سلیٖم علی گٔے یِم یِم چھ یِوان ساینٹِسٹ بیٚیہِ گٔیَس میتھا مٹشن گٔیس بسکرن برہما گُپتا آریہ بٹہ بسکرا ون بسکرا ٹوٗ سیا راو نریندرا کمراکر یِم چھ یِوان میتھا مٹشن یِہندۍ سۭتۍ چھُ اَسہِ واریاہ ہیوٚچھمُت یِمو چھ واریاہ رٕتۍ چیٖز دِتۍ مٕتۍ کِتابن منٛز تِم چھ اَسہِ ہیٚچھۍ مٕتۍ